کینٛہہ دۄہہ برونٛٹھ کوٚر مےٚ نایکا پٮ۪ٹھ اکھ فیس سِرَم آرڈَر یمہ موٹو خٲطرٕ مےٚ سُہ آرڈر اوس کوٚرمُت سُہ موٹِو گوٚو میون کامیاب سُہ اوس مےٚ پلم نَیاسِنمایڈ فیس سِرم آرڈر کوٚرمُت سُہ اوس نہٕ زیادٕ گریٖسی تہِ کِہِیٖنۍ تمُک ٹیکسچَر یُس اوس سُہ اوس واریاہ زیادٕ اَصٕل سُہ اوس واریاہ ایٚفکٹِو سِرَم تمۍ کٔر میٲنٛۍ سِکِن واریاہ کِلیر بیٚیہِ سُہ مَتھنہٕ سۭتۍ چھِ پَنٕنۍ سِکِن باسان فریٚش سُہ اگر بہٕ آف لاین اَنہٕ ہَن سُہ اوس واریاہ زیادٕ درٛوٚگ پیٚوان مگر آن لاینَس مَنٛز مِلیو سُہ مےٚ واریاہ زیادٕ اصٕل پرایسَس پٮ۪ٹھ مےٚ ٲسۍ تمکۍ رِوِوِز تہِ پٔرمٕت تمکۍ رِوِوِز ٲسۍ واریاہ زیادٕ اصل آمٕتۍ تمہ پَتہٕ کوٚر سُہ مےٚ آرڈَر یہِ اوس واریاہ زیادٕ اصٕل فیس سِرَم